السلام علیکُم مےٚ حظ کَرے عٲدۍ اَکھ کیب بُک یُس تَمیُک ڈرٛیوَر اوس سُہ نہٕ حظ ہیوٚک ٹایمَس پٮ۪ٹھ وٲتِتھ کیٚنٛہہ یَتھ جاے مےٚ واتُن اوس بہٕ نہٕ حظ ہٮ۪کہٕ وۄنۍ تور وٲتِتھ کیٚنٛہہ وۄنۍ چھِنہٕ مےٚ تور گژھُن کیٚنٛہہ وۄنۍ کَر بہٕ کٲم یُس مےٚ یہِ کیب کَرے وۄنۍ چھَس بہٕ یہِ کینسَل کَران